مےٚ حظ ٲس کٔرمٕژ چَپٕنۍ اَکھ آرڈَر سۄ نہ سا درٛاے نہٕ اَصٕل کیٚنٛہہ تَتھ اوس نہٕ سۄ ٲس نہٕ اَصٕل تہِ کِہیٖنۍ تہٕ بیٚیہِ ٲس یہِ تَتھ فوٹوَس پٮ۪ٹھ ہاوان ٲس سۄ ٲس نہٕ تِتھ تہِ کہِ سۄ ٲس نہِٕ رِیَل منٛز تِژھ کِہیٖنۍ سۄ ہَسا ٲس واریاہ عجیٖب پرٛوڈَکٹ بہٕ نہ سا چھِ مےٚ نہ سا کھٔژ نہٕ سۄ چَپٕنۍ پَسنٛد